ہیٚلو وعلیکُم سَلام اَز یِن ژَٹن وٲلۍ اَچھا اَچھا اَسہِ آسہِ وِرِ زٕ ژور ژَٹنہِ آنٛگنَس منٛز اَسہِ چھُ خانٛدر خانٛدرٕ خٲطرٕ آ آ آنٛگنَس منٛزٕے چھُ نہَ اَسہِ چھُ ؤرِ خٲطرٕ

اَچھا تُہۍ ییٖو تیٚلہِ پَگہٕے اَچھا اَچھا اَچھا اَدٕ سا ٹھیٖک چھُ